گاندَربَلَس منٛز چھِ واریاہ زیادٕ زٔمیٖندٲری واریاہ زیادٕ ایٚگرِکَلچَرٕچ ضروٗرت تہِ چھِ اَسہِ مطلب چھِ زٔمیٖن أسۍ ہیٚکو اَتھ منٛز دانہِ تہِ لٲگِتھ أسۍ ہیٚکو ؤرۍ یَس منٛز زٕ ژور فصٕل اَتھ منٛز کٔرِتھ اگر أسۍ دانہِ ہیٚکو لٲگِتھ أسۍ ہیٚکو اَتھ منٛز ژوٗنٛٹھۍ باغ بَنٲوِتھ أسۍ ہیٚکو اَتھ منٛز ژوٗنٛٹھۍ باغ ہیٚکو أسۍ بَنٲوِتھ اَتھ منٛز ہیٚکو أسۍ دالہٕ رُوِتھ زٔمیٖنَس منٛز کیٛاہ کیٛاہ نہٕ ہیٚکہِ گٔژھِتھ دالہٕ ہیٚکو أسۍ رُوِتھ مکٲے ہیٚکو أسۍ رُوِتھ رازما ہیٚکو أسۍ رُوِتھ دانہِ ہیٚکو أسۍ رُوِتھ سٔنٛدٕر ہیٚکو أسۍ رُوِتھ یَتھ منٛز کہِ اَسہِ ٲس اَز دانہِ اوس اَسہِ جے وی گاسہٕ چھُ اَسہِ آسان سٔندٕر چھِ اَسہِ آسان تَمہِ پَتہٕ ہیٚکو باغ بَنٲوِتھ باغَس منٛز چھِ قٕسٕموار ژوٗنٛٹھۍ ہیٚکو أسۍ بَنٲوِتھ أسۍ ہیٚکو ایٚگرِکَلچَر والٮ۪ن سۭتٮ۪ن مطلب رٲبطہٕ کٔرِتھ تِم دِن اَسہِ مشیٖن دِن اَسہِ دَوا چھَکنٕچ مشیٖن دِن اَسہِ یِمہٕ گاسہٕ ژَٹنٕچ مِشیٖن چھِ یِوان ہر کانٛہہ قٕسٕم مِشیٖن چھِ اَز چھُنہٕ کُنیُک تہِ ییٚتہِ مطلب پرٛابلِم گژھان اَز چھِ ہر کٲنٛسہِ کانٛہہ تہِ فیسلٹی چھِ یَتھ گاندَربَلَس منٛز تُہۍ ہیٚکِو وُچھِتھ تہِ گاندَربَلَس منٛز کوٗتاہ زٔمیٖن چھِ اَسہِ تہِ چھِ دانہِ زٔمیٖن اَسہِ تہِ چھِ آنٛگنَس منٛز باغ چھِ اَسہِ ٲر یَتھ منٛز چھِ اَسہِ ژوٗںٛٹھۍ چھِ اَسہِ ٹنٛگ چھِ اَسہِ یَتھ زٔمیٖنَس منٛزَ یَس یوٗتاہ زٔمیٖن آسہِ سُہ تیوٗتاہ ہیٚکہِ تَتھ منٛز وۄپدٲوِتھ سُہ دانہِ وۄپداویا سُہ ہہ ؤرۍ یَس منٛز ژور فصٕل مٹرٕکۍ چھِ مٹر تہِ ویٚژھو تھٲوِتھ چَنہٕ ہیٚکو تھٲوِتھ بٲگلہٕ چھِ اَسہِ گژھان اَسہِ چھُ وارِ گژھان زٔمیٖنَس منٛز یِم قٕسٕم وار سبزی قٕسٕم وار میوٕ چھِ اَسہِ نیران آنٛگنَس منٛز أسۍ چھِ پَنُن میوٕ کٕنان أسۍ چھِ گِلاس کٕنان أسۍ چھِ ٹنٛگ کٕنان سُہ کَمہِ سۭتۍ ییٚلہِ اسہِ ایٚگرِکَلچَر مَدَد چھِ کَران أسۍ چھِ ہیٚکان بیٲلۍ تِمَن دِتھ أسۍ چھِ تِمَن یورٕ دِوان ہردٕ دانہِ تِم چھِ اَسہِ تمہِ بدلہٕ تَتھ پتہٕ نوٚو دانہِ دِوان سونٛتہٕ یُس أسۍ تَتھ تھَل چھِ أسۍ بَناوان تہٕ أسۍ چھِ کَران کٲم پَتہٕ سُہ تھَل چھِ رُوان دانہِ چھِ بَنان أسۍ چھِ کَران کٲم یِم باقٕے باقٕے کینٛہہ تہِ کانٛہہ چیٖز آسہِ بَناوُن یَتھ یَتھ زٔمیٖنَس منٛز سُہ چھِ أسۍ بَناوان ژوٗںٛٹھۍ باغ ہیٚکو بَنٲوِتھ کانٛہہ تہِ چیٖز ہیٚکو بَنٲوِتھ جے وی گاسہٕ چھِ أسۍ مَنواس گاسہٕ چھِ یِوان یُس اَسہِ گَرَس منٛز گُپَن چھِ أسۍ چھِ تِمَن گُپنَن سُہ گاسہٕ تھاوان ؤری بتہٕ چھُ اَسہِ گَرِ نیران اَمہِ زٔمیٖن منٛز أسۍ چھِ پنٛںِس زٔمیٖنَس واریاہ زیادٕ آرام کَران تمہِ پَتہٕ چھِ یَتھ گاندَربَلَس منٛز جایہِ جایہِ واریاہ ہر کٲنٛسہِ چھِ زٔمیٖن ییٚتہِ ہر کٲنٛسہِ چھِ زراعت پَنُن نیران کانٛہہ تہِ چھِنہٕ یہِ محتاج ہاں کانٛہہ غریٖب پٲٹھۍ کانٛہہ أمیٖر پٲٹھۍ پنٛنہِ گَرِ چھِ سارنی یہِ کانٛہہ ہرکانٛہہ چیٖز نیران سبزی چھِ نیران ژوٗںٛٹھۍ چھِ نیران دال چھِ نیران قٕسٕم وار دال چھِ نیران چَنہٕ مٹر رازما چھِ بٲگلہٕ چھِ موٚنٛگ تہِ چھِ اَسہِ گَرِ پنٛنہِ نیران کِرٛہُن موٚنٛگ چھِ اَسہِ وۄزُل موٚنٛگ تہِ چھِ اَسہِ گَرِ پنٛنہِ کڑان ہرکانٛہہ چیٖز چھِ اَسہِ گَرَس منٛز تِم ایٚولِیبٕل مطلب یُس اَسہِ توٚمُل چھِ أسۍ اَسہِ چھِ باسمت توٚمُل تہِ ہیٚکو أسۍ ییٚتہِ کٔڑِتھ اَسہِ چھِ ییٚتہِ ایٚگرِکَلچَر والٮ۪ن تِم تہِ چھِ اَسہِ واریاہ زیادٕ ہیٚلٕپ کَران ہیٚکَن واریاہ زیادٕ ہیٚلٕپ کٔرِتھ تہٕ أکہِ دَوا مِشیٖن چھِ تِم دِوان آنٛگنَس منٛز یُس تہِ کانٛہہ چیٖز چھِ اَسہِ وٕنکیٚنَس سُہ چھِ أسۍ تَتہِ تمیُک بَڑٲوِتھ زٔمۍ تمہِ پَتہٕ تہِ ہیٚکو أسۍ زٔمیٖنَس منٛز بیٚیہِ تہِ کینٛہہ بَڑٲوِتھ ایٚگرِکَلچَر والٮ۪ن ہُنٛد ہیٚلٕپ اگر آسہِ أسۍ کیٛازِ ہیٚکو نہٕ ییٚتہِ کینٛہہ کٔرِتھ مگر شُکُر تہِ کہِ ایٚگرِکَلچَر وٲلۍ تہِ چھِ اَسہِ واریاہ مَدَد کَران تیٚمہِ پَتہٕ چھِ أسۍ وٕ پانہٕ تہِ واریاہ کٲم کَران أسۍ چھِ پانَے زٔمیٖندٲری کَران أسۍ چھِنہٕ موٚزوٗر لاگان کیٛازِکہِ اَسہِ چھِ پَنُن زٔمیٖن پنٛنِس زٔمیٖنَس منٛز یہِ تہِ اِنسان ویٚژھِ وَوُن تہِ چھِ وَوان دال چھِ وَوان توٚمُل چھِ نیران اَسہِ پنٛنہِ گَرِ سوٚنٛزَر چھِ نیران تیٖل چھِ اَسہِ درٛاو یُہُس تیٖل تہِ پَنُن أسۍ چھِ واریاہ زیادٕ آرام کَران ایٚگرِکَلچَر چھِ ییٚتہِ نزدیٖک واریاہ زیادٕ نزدیٖک لارَس منٛز چھِ ایٚگرِکَلچَر ییٚتہِ بیٚنہٲمِس منٛز چھُ ایٚگرِکَلچَر ما ییٚتہِ شُہامہِ چھِ ایٚگرِکَلچَر ییٚتہِ چھِ ہرکُنہِ جایہِ ایٚگرِکَلچَر اَسہِ چھُنہٕ کُنہٕ قٕسمٕچ تہِ پریشٲنی گژھان